پانٛژَن ڈِسٹرکَن ہٕنٛدۍ ناو چھِ یِتھ پٲٹھۍ گوٚڈنیُٚک ڈِسٹرکٹ گوٚو اَننت ناگ دوٚیُم ڈِسٹِرٛکٹ چھُ شُپیَن ،تریٚیم ڈِسٹِرک چھُ کپواراہ ژوٗرِم ڈِسٹِرٛک چھُ گانٛدَربَل پونٛژِم ڈِسٹِرٛک چُھ کلگام